بہٕ وَنہٕ یُس یہِ میون اٮ۪کٕسپیٖریَنٕس روٗد میون تَجرُبہٕ روٗد یُس مےٚ یہِ گۄڈنیُک چیٖز ہیوٚت گۄڈنیُک چیٖز یُس مےٚ کہِ سُہ اوس مےٚ اَنیو ہٮ۪ڈ اینٛڈ شولڈَر شَمپوٗ بہٕ وَنہٕ پَنُن بہ پَنُن کہِ مےٚ یوٗز کٔرِتھ کیٛاہ باسیو مےٚ مےٚ کوٚر یہِ یوٗز مطلب ہَفتہٕ پَتہٕ کانٛہہ تہِ پرٛوڈَکٹ چھَنہٕ اَسہِ أکۍسٕے دۄہَس منٛز دۄن دۄہَن منٛز دِوان رِزَلٹ کینٛہہ بیٚیہِ یِتھ مےٚ کوٚر یہِ یوٗز مےٚ باسیو پَنُن مَس مےٚ باسیو پَنُن مَس سِلکی مےٚ باسیو کہِ ڈینڈرَف مےٚ اوس یہِ کُفہِ کُفہِ اوس مےٚ کوٚرمُت کَلَس فان سُہ اوس واریاہ کَنٹرٛول گوٚمُت کُنہِ حَدَس تام واریاہ زیادٕ یِتھَے کٔنۍ اوس یُس والکھا چھِ آسان مَستَس لٔگۍمٕتۍ تَلہٕ تِم گَنٛڈا ہی سُہ اوس ختم لوٚگمُت گژھنہِ مَس اوس روٗدمُت شاینی روزنہِ یِتھَے کٔنۍ اوس ہِیَر فال کہِ مَس چھِ گِران یورٕ اوس کَنٛگو والَن اِنسان اورٕ اوس مَس کَنٛگوٗ یِوان مےٚ باسیو اَمہِ سۭتۍ کہِ اَمہِ سۭتۍ آیہِ مےٚ واریاہ فرق آیہِ مےٚ کہِ مَس تہِ چھِ روزان پٕلین چھِ روزان مَس نَرٕم چھِ روزان مَس کُپھ چھِ کَنٹرٛول گوٚمُت مَس رُکُن چھِ کَنٹرٛول گوٚمُت وۄنۍ باسیو مےٚ کہِ بہٕ وَنہٕ پَنُن کہِ مےٚ باسیو یہِ پرٛوڈَکٹ یوٗز کٔرِتھ واریاہ اَصٕل اَمہِ کِنۍ چھَس بہٕ وَنان کہِ بہٕ کَرٕ بیٛاکھ آرڈَر تِکیٛازِ اگر اَسہِ کانٛہہ چیٖز مطلب کُنہِ اَکھ کَم ریٹَس پٮ۪ٹھ چھِ مِلان بیٚیہِ چھِ پَتہٕ فٲیدٕ تہِ دِوان واریاہ زیادٕ کانٛہہ حَرجہِ چھِنہٕ اَگَر سُہ پَتہٕ أسۍ بیٚیہِ کَرون یوٗز کہِ بہٕ چھَس یَژھان بہٕ کَرٕ بیٚیہِ بہٕ کَرٕ نہٕ آنا بیٛاکھ پرٛوڈَکٹ یہِ پرٛوڈَکٹ بیٚیہِ بہٕ کَرٕ بیٚیہِ یوٗز تِکیٛازِ مےٚ لوٚگ باسیو واریاہ اِمپرٛوٗمیٚنٛٹ اَمہِ سۭتۍ